ہیٚلو اسلام علیکُم وعلیکُم سلام اَہَن حظ ٹھیٖک تُہۍ چھِو ٹھیٖک اَہَن حظ ٹھیٖک تۄہہِ نِش اَنٮ۪و یہِ فون یہِ چھُنہٕ چَلنے سیٛوٚد یہِ چھُ ریٚڈ مِی دَہ پَنٛداہ دۄہ گٔے نہَ حظ یہِ اوس نوٚوُے اَتھ چھُ نہٕ بیٹری کِہیٖنٛۍ ٹایمے نہٕ نیران

اَتھ چھُ واریاہ پرٛابلِم بیٹری ہُنٛد تہِ چھُس نیٚٹ ؤرٕک تہِ چھُس نہٕ یِونٕے بَرابر آواز اَہَن حظ اَسے کوٚر چارٕج اَکھ زٕ دۄہ درٛایَس ٹھیٖک پٲٹھۍ دۄیہِ دۅہۍ بعد اَتھ چھُ نہٕ کِہیٖنٛۍ نیران بیٹری

نیٚٹ ؤرٕک تہِ چھُ نہٕ اَتھ یِونٕے نہَ چھُس نیران کتھٕ صاف

اَہَن حظ اَتھ ہے چھُ سۭتۍ اَوا اَوا ٲٹھَن ساسَن اَہَن حظ آ اَتھ چھِ سۭتۍ تۄہہِ دوٚپوٕ تَمہِ ساتہٕ یہِ چھُ اَصٕل فون نِیِو تُہۍ یہَے تہٕ زٕے دۄہ درٛایس اَصٕل اَتھ مَنٛز اَہَن حظ اَہَن حظ اَہَن حظ تیٚلہِ کَر یِمو أسۍ تُہۍ ٲسۍوا أتی تُہۍ چھِوا ایٚویلیبُل دُکانس پٮ۪ٹھٕے آسان اَدٕ حظ ٹھیٖک اَدٕ حظ ٹھیٖک

نہَ حظ اَتھ اوس سۭتۍ اَتھ اوس سۭتۍ چارجر اَہَن حظ اَہَن حظ ٹھیٖک چھُ ٹھیٖک بہٕ نےَ سَنیسٕے تتھ پَیی چھَ نہٕ دِتھ چھُسا کِنہٕ نہَ

ٹھیٖک حظ چھُ

اَدٕ حظ ٹھیٖک چھُ شُکریہ اَدٕ حظ تُلِو بِہِو